ہیٚلو اَسلام علیکُم وعلیکُم اَسلام اَصٕل پٲٹھۍ أسۍ چھِ ٹھیٖک تُہۍ چھُوا ٹھیٖک آ ؤنِو خٲرٕے چھا

ولہٕ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ ہیٚکوا تٔمِس تھوڑا أسۍ واتو اکھ گَنٹہٕ یا أڈِس گَنٹَس منٛز واتو أسۍ أسۍ چھِنہٕ گرِ کِہیٖنۍ اَسہِ لَگہِ تھوڑا ٹایم واتنَس منٛز تِتہٕ کال تھٲوِزیٚو تُہۍ تِہُنٛد خیال آ أسۍ یِمو کیٚنٛہہ چھُنہٕ پَرواے بہٕ تہِ چھَس وَنان یی کہِ اَسہِ لَگہِ تھوڑا ٹایم تہٕ کیٚنٛہہ چھُنہٕ پَرواے أسۍ واتو اَہَن حظ کیٚنٛہہ چھُنہٕ تٔمِس ما آے اُلٹی وُلٹی کیٚنٛہہ اَچھا اَچھا تُل ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے مَگر تُہۍ تھٲوِزیٚو تٔمِس تیُت کال خیال یہِ کہِ أسۍ تہِ وٲتۍ اَکھ گَنٛٹہٕ یا اوٚڈ گَنٹہٕ اَچھا اَچھا کیٚنٛہہ چھُنہٕ آ وۅنۍ کٔرۍہوٗن تُہۍ سُہ تھوڑا یوٚت کال کٔرۍہوٗن سُہ یہِ رِلٮ۪کٕس تھوڑا دِیٖہوٗس ترٛیش ویش تہٕ یہِ کہِ أسۍ تہِ وٲتۍ وعلیکُم اَسلام